وعلیکم السلام اہن حظ اۭں نِوٕز پیپر حظ چھِ تراوان تُہۍ کَتہِ حظ چھُو روزان اچھا تۄہہِ کُس کُس نِوٕز پیپر حظ چھُو تراوُن

اچھا ڈیلی چھا ترٛاوٕنۍ ڈیلی حظ تۄہہِ حظ چھو پیی شوپیَن پٮ۪ٹھ روڑ چھُ یوان ژوکُر یہِ ہسا چھُ پیی یہِ چھُ خراب ڈیلی ہیٚکن نہٕ وٲتِتھ ڈیلی نے ہیٚکن نہٕ وٲتِتھ تہٕ ریٹ حظ کَشمیٖر عظمیٰ یُس ہسا چھُ سُہ ہسا چھُ گژھن دہ ٲٹھ رۄپیہ تہٕ یُس ہسا گرٛیٹر کشمیٖر ہسا چھُ سُہ ہسا چھُ گژھان دَہ رۄپیہ بیٚیہٕ چھِ پیی رے ریٚتس یِم چارج چھِ تِم چھِ یوان آلموسٹ نہ ٲٹھ نو شٮ۪تھ نِوٕز پیپر حظ نوٕز پیپر ہسا یی ڈیلی ہیٚکنہٕ وٲتِتھ کیٚنٛہہ تُہۍ ٲسوٕ ڈیلی وَنان ڈیلی ہیٚکنہٕ وٲتتھ کیٚنٛہہ لَگ بَگ کیازِ روڑ چھُ خراب پرٮ۪تھ دۄہ ہیٚکنہٕ واتِتھ کیٚنٛہہ ؤںۍ کَرو أسۍ کوشِش أسۍ وٕچھو کوتاہ ٹایم لَگہِ تہٕ تۄہہِ کٔژِ بَجہِ ٲسوٕ تراوٕنۍ یِم نِوٕز پیپر صبحٲے تُہۍ یُس ژوٚکُر گام ہسا چھُ تُہۍ کَتیٚن چھُو روزان ژوٚکُر گامس منٛزا کِنہٕ تھِرٛی وے یَس بۄنہٕ کَنہِ اچھا ڈیلی وایہ ڈیلی ہیٚکو نہٕ أسۍ کَرو کوشش پَنٕنۍ کِن مگر ڈیلی واتہِ نہٕ کیٚنٛہ پانژھ لَگ بَگ ٲں لَگ بَگ وَنہو تۄہہِ أسۍ دَہ پَنٛداہن یا وُہن دۄہن تام ہیٚکہِ نوٕز پیپر وٲتِتھ پرٮ۪تھ دۄہ اگر تُہۍ مُتَّفِق چھُو تیٚلہِ واتناوو او کے باے ہاں اچھ